وۄستا مےٚ چھُنہٕ آن لاین پیمٮ۪نٛٹ ہؠکہٕ نہٕ بہٕ وٕنۍکؠن کٔرِتھ کِہیٖنۍ نہٕ کیٛاہ بہٕ ہؠکوٕ تۄہہِ پونٛسَے دِتھ کیش دِمو بہٕ تۄہہِ بہٕ کَرا پے کیش یُس مےٚ ڈرٛایو وٕنۍکٮ۪ن کٔر تۄہہِ سۭتۍ اَتھ کَرٕ بہٕ کیش تھرٛوٗ پرٛے تۄہہِ چھُو بیٚیہِ فُٹووٹ مےٚ چھُنہٕ فُٹووٹ تہِ کِہیٖنۍ نہٕ اَگر تۄہہِ چھُو سُہ روزِہا میٛانہِ خٲطرٕ واریاہ اَصٕل